ہیٚلو اَسلامُ علیکُم وعلیکُم اسلام اہن حَظ تُہۍ چھِو حظ ٹھِیٖک آ شُکُر خۄدایَس کُن اَتہِ چھِ سٲری ٹھِیٖک اہن حَظ یہِ کوٗر میٲنۍ چھےٚ ٹھیٖک اہن حَظ یِم ٲسۍ نَہ یِم لٔڑکہٕ سٕنٛدۍ فون کَران تہٕ أسۍ کَر کَرو یِم دۄہ مُقرر وؤنۍ ٲسۍ نہٕ ونشٲنۍ کَرٕنۍ تُہۍ ؤنِو یہِ ڈیٹ کَر کَرو أسۍ ہاے ہاے ہاے نَہ حَظ نَہ نَہ نَہ اہَن حَظ اہَن حَظ اَنم حظ چھِ گۄڈٕ چھِ یِمے گۄڈٕ چھِ پَنٕنۍ رِشتہٕ دار ہَمساے چھِ گۄڈٕ اہن حَظ اہَن حَظ اہن حَظ نَہ نَہ نَہ نَہ ڈِمانڈ چھ نہٕ کِہیٖنۍ تہِ کِہیٖنۍ تہِ نہٕ وازٕ کٔرِو تُہی ؤنِو کَتہِ چھِ یِم سا اَصٕل وازٕ تِمے ؤنِو تُہۍ یِم حَظ اَصٕل سورے اَصٕل پٲٹھۍ رَنن شِکایَت گٔژھ نہٕ یِنۍ وِنۍ کِہیٖنۍ تہِ اَسہِ حَظ چھِ یہے سِمپٕل سِمپٕل زیواج اَدٕ حَظ أَنَوُن تُہۍ مگر شِکایَت گٔژھِ نہٕ یِنۍ کِہیٖنۍ تہِ اَصٕل وازٕ أنۍ زون یُتھ نہٕ پگاہ شِکایَت گَژھِ

سِنۍ چھِ سَتھ سَتھ اَپورَے اگر گژھن تہِ سُہ گٔیے واریاہ بہتر تَتھ چھِ أسۍ کَرٲنی تہٕ سَتھ اَپورے اگر اَکھ زٕ سِنۍ گژھن تہٕ نہ نہ نہ نہ نہ نہ مِٹھایہِ منٛز چھِ نہٕ پونٛس ترٛاوٕنۍ گۄژٕر چھَ نَہ یِوان تٔتھۍ منٛز ترٛٲے زیو تُہۍ پۄنسہٕ تھٲے زیو تٔتھۍ منٛز پنٛژاہ پنٛژاہ رۄپیِنۍ تہٕ نَفَر حظ یِمو أسہِ نَفر یِمو أسۍ دَہ دَہ باہ ہِیو أسۍ کرو میریج ہالَس منٛزی تَتہِ گَژھِ اَصٕل یہِ آز چھِ نہٕ حظ سٲری میریج ہالسٕے منٛز کَران وٕنۍ آ ادٕ أمۍ چھُ نَہ میریج حال اتی کَرو أسہِ اَہن حَظ رِشتہٕ دارَن تہِ چھِ وَنُن تۄہہِ تہِ چھُ واریاہ رِشتہٕ دار أکیاہ یِمَن لٔڑکہٕ سٕنٛدٮ۪ن چھِ رِشتہٕ دار أمِس آسَن أکیٛاہ أمِس چھِ دوس ووس تِم تہِ چھِس اَنٕنۍ ہاں اہن حَظ تُہۍ ؤنِو ونۍ کٔر کَرو أسۍ ڈیٹ مُقرَر تہٕ تِتھٕے وَنوٕ یِمَن لٔڑکہٕ سٕنٛدین تہٕ پَتہٕ نِمو أسۍ یِہے نِشٲنۍ کٔرِتھ

اَدٕ حَظ ٹھیٖک أنوٕ أمِس کوٗرِ أنوٕ تۄہہِ چیٖزِ ویٖز ییٚمِس سُون اوسُس اَنُن ترٛام اوسُس پَلو چھِس اَنٕنۍ تِم أنوٕسُہ اچھا ٹھیٖک مےٚ دوٚپ توتہِ کَرو فون مےٚ ٲسۍ لٔڑکہٕ سٕنٛدۍ وَنان یہِ ژٕ کَرٕ تِمَن فون تہٕ تِمَن دۄہ کَر گَنٛڈو أسۍ اَسہِ نِشٲنۍ چھِ وارٕ کار بٔڑۍ بارٕ نِشٲنۍ چھِ اَسہِ کَرٕنۍ اہن حَظ أمِس چھِ نہ کورِ واریاہ زیادٕ لَگان اَخراجات چھِ واریاہ زیادٕ کورِ چھِ زیادٕ لَگان لٔڑکَس کیٚنٛہہ چھُ تٔمِس چھِ شیو پھَشا دیُن تہٕ گوس کورِ چھِ مٲنز آسان لاگٕنۍ پالَر چھُس گژھُن اَدٕ حَظ بِہِ بِہِو خۄدایَس حَوال